وعلیکُم اسَلام تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ گَرٕبار چھُو حظ ایٚحسانٕے اہَن حظ جِناب أسۍ حظ سوپور پیٚٹھ اہَن حظ ژوٗںٛٹھۍ چھِو حظ بٔرِتھ گَرِ کُس حظ کالِٹی چھُو اَدٕ تُہۍ کیٛاہ چھُو وَنان تُہۍ چھُوَ وَنان أسۍ اَنَو اوٗرۍ کِنہٕ اَسی چھُ اور کھَسُن ہے کیٚنٛہہ نہٕ کیٚنٛہہ چھُنہٕ پَرواے أسۍ ہیٚکو اور تہِ کھٔسِتھ اگر تُہۍ یِتھَے پٲٹھۍ کٔرِو مطلب یورٕ أنِو تہٕ تتہِ چھُ ٹھیٖک یہِ چھُو تۅہہِ یہِ چھُو تۄہہِ پانَس تام ریٹ حظ اگر تۄہہِ مطلب کُنوٕ مال اَصٕل ہَسا آسہِ یِوان تقریٖباً حظ کٕنَو ٲٹھ ساڑ ٲٹھ نَو شَتھ حظ کٕنَو تَمیُک مطلب گوٚو اگر تَمہِ نَرَم پَہم آسہِ تہٕ ساڑ شےٚ ہَتھ ژور تےَ ہیٚکو أسۍ کٕنِتھ ساڑ شےٚ دوٗن سَتھ ہَتھ تہٕ اگر ألِف وول آسہِ تۄہہِ مطلب ألفہٕ دانہٕ آسیٚس سُہ گژھِ لگ بگ ٲٹھ ساڑ ٲٹھ شَتھ حظ اَز کۅس ہِش وار حظ گٔے کیٚنٛہہ نہٕ حظ چھُ پَرواے تیٚلہِ حظ ہیٚکو أسۍ اور تہِ ؤتِتھ اگر تُہۍ ؤنِو أسۍ حظ ہیٚکو اور تہِ کھٔسِتھ یا تُہۍ چھُو دَپَان أسۍ اَنَو اوٗرۍ مٔنٛڈی منٛزٕے کِہیٖنٛۍ حظ چھُنہٕ پَرواے تُہۍ کٔرِو حظ تیٚلہِ گاڑِ لوڈ تہٕ کیٚنٛہہ چھُنہٕ پَرواے یہِ حظ یہِ یہِ حظ یہِ تُہۍ حظ ہیٚکِو تیٚلہِ یور تہِ وٲلِتھ شَڈ نمبر ژۅداہ کٔرِو تُہۍ مولوٗم کیٚنٛہہ نا حظ چھُنہٕ پَرواے کینٛہہ نا حظ چھُنہٕ پَرواے تہٕ پونٛسہٕ حظ بَنَن اَصٕل پٲٹھۍ نا حظ جسٹ لوٗک ایٹ